بہٕ چھُس پنٛنہِ زِندگی منٛز گوٚمُت تیٚلہِ پٮ۪ٹھ یور گٔیے أسۍ نارا ناگ پٔتۍمہِ لَٹہِ کیٛازِ سُہ چھُ ہِسٹورِکَلی چھِ سُہ یا کَلچُرٔلی تَتھ چھِ واریاہ سِگنِفِکَنٮ۪س تِکیازِ تَتہِ چھِ تِمہٕ تَتہِ چھِ بَنٲوۍمٕتۍ تِم پانڈوَو چھِ بَنٲوۍمٕتۍ تَتہِ چھِ تِم سُہ منٛدِر تِم یِتھَے کٔنۍ یا سُہ ناگ تہِ سُہ تہِ چھِ یِتھَے کٔنۍ تَتہِ تَمہِ دۄہ تہِ آو اَسہِ واریاہ مَزٕ تَتہِ أسۍ تور گوس بہٕ پٔتۍمہِ لَٹہِ أسۍ ٲسۍ تورٕ دوس کیٚنہہ سۭتۍ تہٕ تَتہِ آو اَسہِ واریاہ مَزٕ سُے چھُ ہِسٹورِکَل جاے تَتہِ ناراناگ یِوان اَسہِ تہٕ تَتہِ تہِ چھِ بیچھے أسۍ دۄہ زٕ ژور تہٕ بڑٕ لُطُف آو تَتہِ